ہیٚلو سلام علیکُم بُک سیٚلَر چھِو حظ اَسہِ حظ ٲسۍ تۄہہِ نِش أنۍمٕژ تھٲرڈ کٕلاس چہِ کِتاب تِم چھَس بہٕ یَژھان واپَس کَرنہِ سیٚلبَس گوٚمُت چینٛج تَمے اَدٕ حظ اَ اَدٕ حظ ٹھیٖک چھُ